ہیٚلو اَسلام علَیکُم تُہۍ چھِو ناردٲرٕن کیف پؠٹھ اِنشا آ میٚم سارِی مےٚ گوٚو مِسٹیکٕلی غلطی سٍتۍ گوٚو مےٚآرڈَر مےٚ اوس کوٚرمت آرڈَر مےٚ اوس کَرُن بِگ سایِز پیٖزا ڈَبَل چیٖز وول تہٕ نان وِیج یہِ چھُ غلطی سٍتۍ گوٚمُت آرڈَر کَبابہٕ کٲنتی وۅنۍ حظ کوٚر مےٚ کال تَوَے مےٚ وُچھ آرڈَر لِسٹَس کُن تہٕ اَتہِ وُچھ مےٚ یہِ گوٚمُت تُہۍ ما حظ کٔرِو یہِ آرڈَر کہِ تُہۍ سوٗزِو یہِ تَمہِ برٛونٛٹھ کٔرِو تُہی یہِ کینسَل مؠم کہِ تُہۍ سوٗزِو مےٚ اَمہِ بَدلہٕ مےٚ چھِ گٲمٕژ کَبابہٕ کٲنتی غلطی سٍتۍ تُہۍ کٔرِو حظ یہِ کینسَل تُہۍ سوٗزِیٚو مےٚ پیٖزا بِگ سایِز ڈَبَل چیٖز وول تہٕ نان وِیج بیٚیہِ سوٗزِو مؠم کولڈ ڈرٛنٛک سوٗززِہوس سٍتۍ وۅنۍ یُس مےٚ یہِ پرٛون آرڈَر چھُ یہِ کٔرِو تُہۍ کینسَلٕے یہِ ہَٹٲیِو تُہۍ تَتھ منٛز کہِ تُہۍ لیٖکھِو میٛون نوٚو آرڈَر تہٕ سوٗزِِو حظ یِہَے میم یَس میم مےٚ چھُ مےٚ وُچھ نہَ حظ وُنکٮ۪نَس مےٚ اوس کَرُن یہِ چھُ غلطی سٍتۍ گوٚمُت تَتھ پؠٹھ اَتھ پٮ۪ٹھ وۅنۍ وُچھ مےٚ وُنکیٚنَس اَچھا چَلو کیٚنٛہہ چھُنہٕ حظ أڈِس گَنٹَس تام واتہِ حظ اَچھا شُکرِیا حظ شُکرِیا چَلو بہٕ کَرٕ تُہٕنٛزِ کالہِ ہُنٛد ویٹ شُکُر